سانہِ کٔشیٖرِ منٛز ہَسا چھِ وارِیاہ قٕسٕم آ ڈِشِز لایِک وازٕوانَس منٛز ہاکھ چھُ نَدٕرۍ چھِ پالَک چھِ آ مَرژٕوانٛگَن کۅرمہٕ چھِ وارِیاہ تِم ڈِشِز چھِ یِم سانہِ کٔشیٖرِ منٛز بَنان چھِ تَتھ منٛز ہَسا چھُ اَکھ ڈِشِز مَرژٕوانٛگَن کۅربہٕ یَتھ منٛز مَرژٕٔوانٛگَن وارِیاہ چھِ لَگان سُہ چھُ وارِیاہ سُپایسی بَنان تَتھ ہَسا چھِ وارِیاہ مَسالہٕ گَژھان وارِیاہ محنت لَگان تَتھ چھِ وارِیاہ ٹایِم لَگان وارِیاہ پاکھ پٮ۪وان دِیُن پَتہٕ ہَسا چھُ تَمہِ پَتہٕ اِوان سانہِ کٔشیٖرِ منٛز ییٚتہِ ہَسا چھُ بَناوان آ یہِ مَسالہٕ کۅکُر تَتھ مَسالہٕ کۅکرَس چھِ پٮ۪وان وارِیاہ محنت کَرٕنۍ گۄڈٕ چھُ پٮ۪وان سُہ صاف کَرُن پَتہٕ چھُ پٮ۪واں سُہ فریٖز کَرُن تَمہِ پَتہٕ چھُ پٮ۪وان سُہ تَتھ ہَر کانٛہہ مَسالہٕ ترٛاوُن مَرژٕوانٛگُن بٲدِیان بٔڈ ألہٕ آ رُہُن نوٗن آ لیٚدٕر سأرِی تِم مَسالہٕ چھِ پٮ۪وان ترٛا ترٛاوٕنۍ تَتھ پَتہٕ چھِ پٮ۪وان سُہ فریٖز کَرُن بیٚیہِ واپَس فریٖزرَس منٛز ترٛاوُن فیٖزَر کٔرِتھ چھُ تَتھ منٛز کیٛاہ چھِ وَنان اَتھ یہِ سُہ پَتہٕ تلُن تیٚلہِ چھُ پٮ۪وان پَتہٕ تَتھ بیٚیہِ تِمے مَسالہٕ تِتھٕے کٔنۍ ترٛاوٕنۍ آبَس منٛز آب ترٛاوُن تَتھ سٍتۍ آب ییٚلہِ سٍتۍ ترٛوو پَتہٕ چھُ تَتھ پاک پٮ۪وان دِیُن اَدٕ چھُ سٔہ تَیار گَژھان تِتھٕے کٔنۍ ہَسا چھِ ییٚتہِ وارِیاہ تِم ڈِشِز یِمَن وارِیاہ محنت چھِ کَرٕنۍ یِم وارِیاہ سُپایسی چھِ بَنان تاکہِ یَکھٕنۍ چھِ أسۍ بَناوان تَتھ تہِ چھِ پٮ۪وان وارِیاہ محنت کَرٕنۍ تَتھ پٮ۪ٹھ چھِ پٮ۪وان اَتھ وارِیاہ چَلاوُن تَتھ چھُنہٕ پٮ۪وان چونٛچہِ ڈالُن کِہیٖنٛۍ تَتھ چھِ وارِیاہ محنت لَگان یَکھنہِ تِتھٕے کٔنۍ تِتھٕے کٔنۍ چھِ وارِیاہ تِم ڈِشِز رِستہٕ چھِ أسۍ بَناوان تَتھ تہِ چھِ وارِیاہ محنت محنت پٮ۪وان کَرٕنۍ گۅشتابہٕ چھِ أسۍ بَناوان تَتھ تہِ چھِ وارِیاہ محنت پٮ۪وان کَرٕنۍ ہَر کانٛہہ چیٖز ہَر کانٛہہ سُہ ڈِش یہِ یُس أسۍ کٔشیٖرِ منٛز چھِ بَناوان تَتھ ہَسا چھ وارِیاہ محنت وارِیاہ لَگان کیٚنٛہہ تِم ڈِشِز ہَسا چھِ یِمَن کَم ٹایِم چھ لَگان ہٮ۪ڈر چھِ أسۍ ییٚتہِ بَناوان ہٮ۪ڈرَن منٛز چھِ أسۍ مَٹَر ترٛاوان رَلہٕ یہِ بیٚیہِ ترٛاوان کِپسِکَم رَلہٕ تاکہِ سُہ سُہ تہِ چھِ أسۍ اَکھ ڈِش بَنان ییٚتہِ کٔشیٖرِ منٛز بیٚیہِ ہَسا چھِ أسۍ تِم تِم ڈِشِز ییٚتہِ بَناوان نٔے نٔے ڈِشِز ہَسا چھِ کوٗشِش کَران أسۍ کٔشیٖرِ منٛز سأنۍ یِم کوٗ کُک یِم چھِ یِم ہَسا چھِ وارِیاہ کوٗشِش کَران نٔے نٔے ڈِش کَڈنٕکۍ نٔے نٔے ڈِش أسۍ ہَسا چھِ بَناوان مَچھِ کَبابہٕ تَتھ تہِ چھ وارِیاہ محنت لَگان آ تہٕ أسۍ چھِ بَناوان دنہِ پھوٚل واریاہ وارِیاہ تِم ڈِشِز ہَسا چھِ سانہِ سانہِ کٔشیٖرِ منٛز یِوان یِم وارِیاہ مَزٕدار چھِ آسان